اگر حظ کُنہِ ساتَن فیملی منٛز پرٛابلِم گژھِ اَسہِ یا کینٛہہ گژھِ أسۍ حظ چھِ سۄ اِتھ کٔنۍ سالُو کَران کہِ أسۍ چھِ مطلب مَسلہٕ پانہٕ ؤنی رَٹہٕ رَٹہٕ کَران مسلہٕ أنٛزراوان یا زِٹھۍ اَنان أسۍ چھِ تمہِ ساتہٕ کَران لَڑٲے پَتہٕ سالوٗ مگر امہِ آے چھِنہٕ لَڑٲے سالُو گژھان کِہیٖنۍ یہِ چھِ بَڑٮ۪ن کٲنٛسہِ زِٹھٮ۪ن اَتھِ آسان سالوٗ کَرُن یا أسۍ چھِ پانَے گژھان پانَے کَران یہِ سالوٗ تمہِ آے چھِنہٕ چَلان تمہِ آے چھِ بیٚیہِ وۄتھان فِتنہٕ فَساد گَرَس منٛزَن بیٚکہِ ساتَن تہِ اگر أسۍ مطلب پانہٕ ؤنۍ وۄتھِ لَڑٲے أسۍ کَرو پانَے سُہ سالوٗ پَنُن چھِنہٕ چَلان یوٚتانۍ نہٕ تَتھ کینٛہہ حل نیرِ مطلب کانٛہہ مطلب ہُہ تہِ مانہِ پَنٕنۍ غلطی یہِ تہِ مانہِ پَنٕنۍ غلطی یِم کَرَن آرام سان سالوٗ زیُٹھ آسہِ یَتھ منٛز باگ تہٕ اَمہِ آے چھِ أسۍ کَران لَڑٲے سالوٗ تہٕ وٕنہِ وَنہٕ بہٕ تۄہہِ واقع اَکھ اَسہِ اوس ہمسایہ اَکھ تِمَن ٲس دۄہَے دۄہَے لَڑٲے گژھان گرَس منٛز تہٕ تِم ٲسۍ پَتہٕ بٔے بارٕنۍ تِم ٲسۍ بٔے بارٕنۍ ترٛےٚ تِم ٲسۍ پانَے کَران رَٹہٕ رَٹہٕ ٲسۍ یِوان زَنہِ وَنہِ اورٕمطلب رَٹہٕ رَٹہٕ کَرنہِ تہٕ اَدٕ گژھان اوس أنٛزراوان ٲسۍ تمہِ ساتَن مسلہٕ بس سُہ اوس دۄہَن دۄن ژۄن مسلہٕ أنٛزران تمہِ آے اوس نہٕ تِمَن لَڑٲے وَڑٲے سالوٗ گژھان کِہیٖنۍ نہٕ پَتہٕ گٔے کٲم اَکہِ ساتَن تہٕ پَتہٕ یُتھُے دۄہَے دۄہَے لَڑٲے گژھن یُتھُے ہمساے تہِ آے تنٛگ سٲری آے تنٛگ أہٕنٛز لڑٲے بوٗزِتھ صُبحٲے پَگہٲے ٲس آسان لَڑٲے وٕنہِ ٲسۍ آسان أڑۍ شیٚنٛگۍ تھٕے تہٕ یِمو اوس آسان شور تُلمُت شامَس ٲسۍ آسان راتَس راتَس لَڑٲے منٛز دَہَن بَہَن بَچَن تانۍ بَتہٕ کھٮ۪تھ ٲسۍ سٲری شوٚنٛگان تہٕ یِم ٲسۍ آسان لَڑٲے کَران تہٕ مسلہٕ اوس نہٕ زٕہٕنۍ أنٛزران ییٚمہِ آے اَسہِ یہِ پرٛوسٮ۪س چَلان لگ بگ ؤریَس کھَنٛڈَس دۄہَے دۄہَے ٲس لَڑٲے آسان پانہٕ ؤنۍ خطرناک لَڑٲے کَلہٕ ٲسۍ یِم پھاٹراوان اَکھ أکِس مگر مسلہٕ اوس نہٕ سالوٗ گژھان مسلہٕ اوس گژھان سالوٗ مگر یہِ اوس گژھان کَم سے کَم دَہَن مِنٹَن

تمہِ پَتہٕ گٔے فٲصلَس اور مطلب أتی ہمساے پنٛنی یِم زَنہِ وَنہِ مطلب یِم آسان چھِ ہمساے اَکھ زٕ تہٕ کوٚرُکھ فٲصلہٕ اَندے لَڑٲے کَم سے کَم رٮ۪تَس کھَنٛڈَس رٮ۪تھَس کھںٛڈَس چھَنہٕ لَڑٲے وَڑٲے مَتہٕ گژھان یِمَن کِہیٖنۍ نہٕ تمہِ پَتہٕ گٔے کٲم تہٕ منٛزٕ گوٚو رٮ۪تھ کھٔنٛڈ تہٕ یِمو لٲج بیٚیہِ لَڑٲے لَڑٲے ٲس نہٕ مگر یِمَن ژھٮ۪نان اگر گژھِ ہے حد گژھِ ہے رٮ۪تَس کَم ژھۄپہٕ گژھِ ہے رٮ۪تَس کھَںٛڈَس تمہِ پَتہٕ ٲس نہٕ لَڑٲے وَڑٲے ژھٮ۪نان کِہیٖنۍ تمہِ پَتہٕ گٔے کٲم تہٕ پَتہٕ أنۍ محلٕکۍ زِٹھۍ تہٕ تِمو أنٛزرٲو لَڑٲے تھوڑا تِمو کوٚر فٲصلہٕ تِمو ترٛٲے یِم مطلب الگ الگ حِصہٕ وِصہٕ بٲگرٲوِتھ یُتھُے ییٚمہِ ساتہٕ یِم مطلب مطمعن گٔے پنٛنِس پنٛںِس حِصَس پٮ۪ٹھ تہٕ پَتہٕ گٔے لَڑٲے وَڑٲے یِمَن ٲس حِصہٕ لَڑٲے آسان بِضٲطی ٲس یِمَن حِصہٕ لَڑٲے آسان تہٕ امہِ پَتہٕ گٔے یِم مطمعن ہیٚمۍ تہِ ووٚن آ مےٚ چھِ ٹھیٖک حِصہٕ تہٕ بیٚکہِ بٲے تہِ ووٚن ٹھیٖک چھُ مےٚ آو برابر تہٕ بیٚکہِ بٲے تہِ ووٚن مےٚ آو برابر تہٕ پَتہٕ گٔے کٲم تہٕ لگ بگ ؤری گٔژھِتھ إہٕنٛز لَڑٲے أنٛزرے یہِ مۄکلے لَڑٲے أتی تہٕ امہِ آے پَزِ اَسہِ مطلب لَڑٲے سالوٗ کَرٕنۍ آرام سان اگر کٲنٛسہِ ہِنٛز لَڑٲے آسہِ تِمَن دیُن پَنُن پَنُن حِصہٕ بٲگرٲوِتھ ییٚمہِ ساتہٕ تِم مطمعن گژھن پنٛنِس حِصَس پٮ۪ٹھ تہٕ امہِ آے چھِ لَڑٲے أنٛزران نَتہٕ چھَنہٕ أنٛزران نَتہٕ یِن أتی ہمساے اَکھ زٕ امہِ ساتہٕ کَرناوان ژھۄپہٕ امہِ ساتہٕ کَرناوَن رَٹہٕ رَٹہٕ تہٕ پَگاہ گژھِ بیٚیہِ لَڑٲے پَتہٕ چھِنہٕ تَتھ مطلب مہ کانٛہہ مطلب اگر کانٛہہ تہِ یی دَپہِ ہے وٕنکٮ۪ن مہٕ کٔرِو کَرٕہن رَٹہٕ رَٹہٕ رَٹہٕ ہُہ تہِ گژھٕ ہَن پنٛنِس کُٹھِس منٛز یہِ تہِ اَژان پنٛنِس کُٹھِس منٛز مگر لَڑٲے چھَنہٕ أنٛزران کِہیٖنۍ تہٕ اَسہِ پَزِ یی کَرُن اَسہِ پَزِ زِٹھۍ اَنُن اَسہِ پَزِ پَنُن پَنُن حِصہٕ رَٹُن اگر حِصہٕ لَڑٲے آسہِ یا کانٛہہ تہِ لَڑٲے آسہِ سُہ پٔرفٮ۪کٹلی سالوٗ کَرٕنۍ سُہ عارضی نہٕ سُہ سالوٗ کَرٕنۍ مطلب سُہ روزِ پَتہٕ دَہَن دۄہَن روزِ ژھۄپہٕ تمہِ پَتَن گژھِ یہِ امے آے چھِ اَسہِ پَنٕنۍ لڑٲے أنٛزراوان اگر کانٛہہ تہِ لَڑٲے آسہِ مطلب زِٹھۍ اَنٕنۍ محلٕکۍ زِٹھۍ اَنٕنۍ مسجِد ہِنٛدۍ زِٹھۍ گامہٕ زِٹھۍ اَنٕنۍ لَڑٲے کَرٕنۍ آرام سان سالوٗ ییٚمہِ آے چھِ نَتہٕ چھِنہٕ لَڑٲے وَڑٲے أنٛزران ییٚتہِ کِہیٖنۍ نہٕ تہٕ سانہِ فیملی منٛز تہِ چھِ منٛزٕ امہِ آے لَڑایہِ گژھان أسۍ تہِ چھِ پانہٕ ؤنی پَتہٕ مِثال اگر اَسہِ گژھِ فیملی منٛز لَڑٲے پَتہٕ وۄتھِ سُہ پنٛنے فیملی منٛز کانٛہہ دَپہِ ہے وٕنکٮ۪ن کٔرِو ژھۄپہٕ ہُہ یہِ تہٕ پَگاہ أنٛزراوَو اِتھَے کٔنۍ چھِ سُہ پَگاہ تہِ آسان لَڑٲے اِتھَے کٔنۍ کٲلۍ کٮ۪تھ اِتھَے کٔنۍ چھِ یہِ پرٛاسٮ۪س روزان چَلان امہِ آے چھِنہٕ اندان لَڑاے وَڑاے منٛز کِہیٖنۍ امہِ آے چھِ دۄہَے دۄہَے فِتنہٕ فساد وۄتھان گرَس منٛز یہِ چھِ آسان مطلب اکے ساتہٕ مۄکلاوُن کہِ ییٚمہِ آے مثال ووٚن مےٚ ہمسایَن ٲس اَسہِ لَڑٲے گژھان تِمَن ٲس دۄہَے دۄہَے آسان لَڑٲے پَتہٕ ٲسۍ گژھان رَٹہٕ رَٹہٕ کَران امہِ ساتَن روزان ٲس ژھۄپہٕ أکِس دۄن دۄہَن زیادَس ٹایمَس ٲس نہٕ روزان ژھۄپہٕ بَس أکِس دۄن دۄہَن ٲس ژھۄپہٕ روزان تہٕ تمہِ پَتہٕ کٔر اَسہِ کٲم تمہِ پَتَن یُتھُے مطلب محلہٕ زِٹھۍ یِن مسلہٕ أنٛزراونہِ حِصہٕ ترٛوو پَنُن پَنُن سٲری روٗدۍ پانہٕ پانَس سۭتۍ ٹٮ۪نشَن روٗز ختم نہ ٲس لَڑٲیی گژھان نہ ٲس پَتہٕ کینٛہہ گژھان اسلیے اَسہِ پَزِ کَرٕنۍ کٲم اَسہِ پَزِ اِتھَے کٔنۍ اگر کانٛہہ لَڑٲے ژھۄپہٕ کٔرِتھ کرون سالوٗ اَتھ یُتھ یُس حل آسہِ مطلب یہِ کیٛاہ چھِ چاہان تمہِ آے اگر سُہ صحیح اوس تہٕ تمے آے زیُٹھ اوٚن ییٚمہِ آے چھِ یہِ وَنان تہٕ کٔر اِتھَے کٔنۍ لڑٲے سالوٗ نَتہٕ چھِنہٕ یہِ لَڑٲے سالوٗ والوٗ گژھان کِہیٖنۍ سارنٕے چھُس بہٕ گُزٲرِش کَران تِمَن تہِ اگر فصاد آسَن وۄتھان گرَس منٛز یا کانٛہہ تہِ کرٛایسٕز آسہِ گرَس منٛز تہٕ بیٚکِس سۭتۍ کُس چھِ یورٕ یُس مطلب پانَس کھۄتہٕ زانَن وول آسہِ پانَس کھۄتہٕ بوٚڑ آسہِ ییٚمِس پاے آسہِ اچانک مطلب چھِ گژھان کٲنٛسہِ لَڑٲے تِم چھِ کَلہٕ پھاٹراوان اَکھ أکِس تہِ پَزِ نہٕ کَرُن آرام سان سالوٗ کُنہِ آسہِ حِصہٕ لَڑٲے ہُہ وَنہِ ییٚمِس دَپٮ۪س ہے اَسہِ ہہ چھِ حِصہٕ لَڑٲے یِتھ کٔنۍ أسۍ کیٛاہ کَرو اَتھ سُہ یی گَرٕ مطلب زیُٹھ کانٛہہ دَپٮ۪س تُہۍ کٔرِو برابر ہیٚمِس ترٛاوِ یہِ ہن حِصہٕ ییٚمِس دَپہِ بِہِو الگ الگ ٹٮ۪نشَن ختم اَمی آے پَزِ اَسہِ تہِ کرٕنۍ کٲم اَسہِ تہِ پَزِ سونٛچُن یہِ فِتنہٕ فصاد چھِنہٕ گرَس منٛز تُلٕنۍ کِہیٖنۍ أسۍ چھِ کَران اِتھَے کٔنۍ لَڑٲے سالوٗ مگر اَسہِ چھِ آسان گۄڈٕ مطلب ؤریَس گۄڈٕ اَکھ أکِس لویمُت اَکھ أکِس کَلہٕ پھاٹروومُت ؤریَس تمہِ آے چھِنہٕ اَنان تمہِ آے چھِ پانسٕے نۄقصان تمہِ ساتہٕ کیٛاہ نیرِ گام چھُ وٕچھان تماشہِ مطلب گام چھِ ٹھَٹھٕ کَران پَتہٕ ہے یِمَن ہہ ہُہ یِمَن ہہ چھِ کالہٕ تہِ آسان لَڑٲے یِمَن ہہ چھِ پَگاہ تہِ آسان لَڑٲے تمہِ آے چھِنہٕ کانٛہہ نٔتیٖجے تَتھ اِسلیے اَسہِ تہِ پَزِ کٲم کَرٕنۍ اَسہِ پَزِ مطلب پنٛنہِ جایہِ سونٛچُن اَسہِ پَزِ آرام سان مسلہٕ أنٛزراوُن لَڑاے وَڑاے بغٲر ٹٮ۪نشَن روٚستُے نہٕ ٹٮ۪نشَنٕے نہٕ کینٛہہ ہیٚمۍ آے چھِ دۄہَے ہیٚمۍ آے چھِ پانَس تہِ وۄتھان ٹٮ۪نشَن بیٛاکھ تہِ آسان مطلب پَتہٕ بیٛاکھ اِنسان تہِ چھِ آسان پَتہٕ پَتہٕ کَتھٕ کَران ہے نہ یِمَن ہہ دۄہَے آسان لَڑٲے یِمَن ہہ کالہٕ تہِ لَڑٲے آسان یِمَن ہہ پَگاہ تہِ لَڑٲے آسان امہِ آے چھِ پَنٕنۍ اِمیج تہِ گژھان خراب پنٛنہِ گَرُک مطلب یُس اِمیج چھِ آسان اَتھ سُہ تہِ چھِ گژھان خراب پَتہٕ چھِںہٕ بہران کانٛہہ یِمَن سۭتۍ کَتھ کَرنَس سیٚود دَپان یِمَن ہہ لَڑاے گٔری ماحول اِسلیے پَزَن آرام سان مسلہٕ أنٛزراوٕنۍ گَرے ٹٮ۪نشَنطتعنسیہنظ روزِ نہٕ کِہیٖنۍ باقٕے وَسَلام